یُس یہِ سِماٹ فون حظ چھُ أسۍ کِتھ پٲٹھۍ ہٮ۪کو امہِ سۭتۍ پَنٕنۍ زِندگی بہتریٖن بَنٲیِتھ اگر ہَسا أسۍ وٕچھو یُس ہَسا اَسہِ اَصٕل موبایِل فون چھِ أسۍ ہَسا ہٮ۪کو اَتھ موبایِل فونَس واریاہو قٕسمٕکۍ واریاہو قٕسمٕکۍ مَدَت ہٮ۪تھ لایِک اَگَر ہَسا أسۍ پَران چھِ پَتہٕ پَرنَس دوران اگر ہَسا اَسہِ کانٛہہ تہِ ہاڈشِپ یہِ ہاڈشِپ میٖنٕز کہِ اگر ہَسا اَسہِ کانٛہہ تہِ سَوال باسہِ سُہ ییٚمیُک جواب مطلب سُہ کیٛاہ چھِ تَتھ وَنان یی نہٕ اَسہِ ذہنَس منٛز یا آسہِ نہٕ پَتاہ یا أسۍ پرژھو بَدلِس کٲنٛسہِ تٔمِس آسہِ نہٕ پَتاہ أسۍ ہَسا ہٮ۪کو سِمپلی تَتَس یہِ پَنُن فون اِستعمال کٔرِتھ اَمہِ خٲطرٕ کہِ أسۍ کَرو اَمِچ جانکٲری حٲصِل بیٚیہِ ہَسا اگر أسۍ وٕچھو أکِس فونَس منٛز اَکہِ فون سۭتۍ ہَسا چھِ أسۍ أزکہِ لایفہِ منٛز اَگَر ہَسا اَکھ اِنسان آسہِ بِہِتھ دِلہِ بیٛاکھ آسہِ بِہِتھ کَشمیٖرٕ اَسہِ ہَسا ہیٚکہِ ڈوٗرِنٛگ تَتھ وَنو کہِ سٮ۪کَنڈَن منٛز ہَسا ہٮ۪کو أسۍ پِرٛژھِتھ تیٚمِس اِنسان سٕنٛدۍ حال احوال بیٚیہِ ہَسا چھُ یہِ اَصٕل فون بیٚیہِ ہَسا چھِ یہِ سِماٹ فون سٲنۍ زِندَگی واریاہ زیادٕ سَہَل تہٕ آسان بَناوان ییٚمہِ خٲطرٕ سٲنۍ زِندَگی چھِ اَیٚمہِ کھۄتہٕ اَصٕل بَنان